ہیٚلو اَسلام علیکُم ڈاکٹر صٲب ٹھیٖک پٲٹھۍ چھِو حظ صحت صحت چھُوا ٹھیٖک پٲٹھۍ پانہٕ گرِ گرِ چھِ حظ سٲلِم ٹھیٖک پٲٹھۍ مےٚ حظ گٔے مےٚحظ گٔے کیٚنٛہہ دۄہ تہٕ بہٕ چھُس نہٕ ٹھیٖک کِہیٖنٛۍ مےٚ چھِ تھکاوَٹھ یِوان یورٕ چھِ کَلَس آسان دَگ یورٕ چھےٚ نہٕ نٮ۪نٛدٕرتہِ یِوانٕے نہَ یہِ عجیٖب واقع چھُ مےٚ گژھان زٕ ژور دۄہ گٔے تہٕ کانٛہہ حِسابٕے چھُنہٕ باسان ہٮ۪کَتھ چھےٚ نہٕ پٔکِتھ چھِنہٕ ہٮ۪کانٕے أتی چھِ تھر تھر آسان أتی چھِ تۭر کھسان آ تۭر تہِ حظ چھِ کھسان ٹیٚسٹہٕ ویٚسٹہٕ تہِ کٔرۍ سٲلِم ٹیٚسٹہٕ کٔرۍ مَگر توتہِ کِہیٖنٛۍ چھُنہٕ نَنان دوا دوا تہِ حظ دوا تہِ حظ چھُس بہٕ کیٚنٛہہ کھٮ۪وان گرِ اوس کیٚنٛہہ دَوا تَتی اوس گرے تہٕ سُہ تہِ چھُس بہٕ کھٮ۪وان کانٛہہ فرقٕے چھےٚ نہٕ ٹوٹلِی یِوان أتی چھُس بہٕ آسان ٹھیٖک أتی أتی چھُس گَژھان بیمار أتی حظ چھِ تۭر آسان کھسان أتی چھُ تَپھ کھسان أتی چھِ پَلو تہِ حظ چھِ واریاہ لٲگِتھ مَگر کِہیٖنٛۍ چھَنہٕ فرقٕے چھےٚ نہٕ باسان سٲلِم حظ کٔر مےٚ ٹیٚسٹہٕ یِم تہِ میڈِکَل ٹیٚسٹہٕ چھِ تِم کٔرۍ مےٚ ٹیٚسٹہٕ سٲلِم ٹایفایڈُک ٹیٚسٹہٕ کٔرِم باقٕے سٲلِم حظ ٹیٚسٹہٕ کٔرۍ مےٚ نہَ نہَ کِہیٖنٛۍ نہَ حظ ٹوٹلی درٛاو نہٕ تَتہِ کِہیٖنٛۍ نہٕ سٲلِم تَتہِ چھِ سٲلِم نارمَل رینجَس منٛز سٲلِم ویٚلیوٗ یِوان یورٕ حظ چھِ ترٛیش ترٛیش تہِ چھِ لَگان واریاہ آ اَہَن وِڈال تہِ درٛاو نارمَل سُہ تہِ درٛاو نارملٕے یورٕ یورٕ حظ چھُس یورٕ حظ چھُس بہٕ پَرہیز تہِ برابر کٔرِتھ آ بۅچھِ بۅچھِ حظ چھِ لَگان مَگر ییٚلہِ برٛونٛہہ کَنہِ چھُ کیٚنٛہہ کھٮ۪نہٕ چیٖز یِوان اَتہِ چھِنہٕ ہٮ۪کان کھٮ۪تھٕے گۄڈٕنٮ۪تھ حظ چھِ وُلٹہٕ آسان بۅچھِ اَتہِ چھِ أچھ آسان مَنگان مَگر کھٮ۪تھ چھِنہٕ ہٮ۪کان کِہیٖنٛۍ نہَ حظ چھُ کُنہِ چیٖزَس نہَ چھُ کُنہِ چیٖزَس مَزٕ لَگان ٹیٚسٹٕے چھُنہٕ کانٛہہ یِوان تہٕ ترٛیش تہِ حظ چٮ۪وان مَگر غٲبٕے چھِ گژھان پیٖنٛتہِ پَتہٕ چھِ لَگان ترٛیش أتی چھِ چٮ۪وان ترٛیش زٕ مِنٹ گَژھان بیٚیہِ چھِ ترٛیش لَگان بیٚیہِ چھِ با فرٛوٗکینٹ یوٗرِنیشن چھِ گَژھان بیٚیہِ کِہیٖنٛۍ نہَ حظ ٹوٹلِی چھےٚ نہَ نٮ۪نٛدٕر یِوان کِہیٖنٛۍ بہٕ چھُس راتَس آسان ہُشار بہٕ چھُس لَرِ پھِرٕنۍ آسان دِوان ہٮ۪کتھٕے نہَ حظ چھَنہٕ بِلکُل چھِ ہٮ۪کتھٕے آسان پٔکِتھ چھُس نہٕ بہٕ ہٮ۪کانٕے مےٚ کیٛاہ پرٛابلِم کیٛاہ حظ چھِ مےٚ اَصلی تیٚلہِ اَتھ فِیورُک کیٛاہ چھُ فِیور چھُ مےٚ فی ساتہٕ یِوان ایبو ہَنڈرَنٛڈ چھُ یِوان کَنٹِنیوٗ فِیور ٹھیٖک ریسٹ حظ چھُ اَتھ کَرُن ٹھیٖک اَچھا ٹھیٖک حظ

آ آ وۅنۍ کیٛاہ چھُ باسان نٔوی عجیٖب قصاہ چھِ گَژھان أتی أتی چھُ ڈاوُن گَژھان آ ٹھیٖک اَچھا ٹھیٖک مےٚ ما حظ چھُ مےٚ ما حظ چھُ بیٚیہِ کانٛہہ اٮ۪کٔسڑا ٹیٚسٹ کَرُن یا تُہۍ ما کٔرِو مےٚ دوا تھٲوِو تُہۍ مےٚ بدل کیٚنٛہہ کِنہٕ نہَ نارمَلٕے چھُ کیٚنٛہہ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک اَہَن حظ ٹھیٖک

سٲلِم حظ چھُ نارمَل وِڈال تام چھُ نارمَل

کِہیٖنٛۍ میڈِسن تہِ اَنہٕ صحیح صحیح اَہَن حظ ٹھیٖک اَہَن حظ آ چلو چلو پَتہٕ شُکرِیا شُکرِیا شُکرِیا ڈاکٹر صٲب اَدٕ

اَہَن حظ تپھ ہَے چھُ کھسان بار بار آ سُہ تہِ چھُ ژاس ژاس تہِ چھےٚ آسان تٍر تہِ چھِ یِوان اَدٕ کیٛاہ زُکام تہِ اوس مَگر بَنٛد چھُ بَنٛد چھُ زُکام زُکام چھُ بَنٛد

ٹھیٖک نہَ توتہِ حظ توتہِ حظ بہٕ اَگر اَگر پَنٕنہِ علاوٕ تہِ میڈِسن تہِ تھاوَو أتی گَژھِ ہَے تھوڑا جلدٕے فرق

یہِ پیٹرِل کھٮ۪مہٕ حظ بہٕ کِنہٕ نہَ یہِ مٔہ حظ کَرِ زیادٕ پرٛابلِم پَتہٕ کیٚنٛہہ

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک سُہ حظ چھُ نارمَل نار

ٹھیٖک چلو سَر چلو سَر شُکرِیا اَدٕ حظ بِہِو حظ بِہِو حظ خدایَس حَوال